میون سَبجَکٹ یُس مےٚ ساروی کھۄتَن فیورِٹ روٗد سُہ روٗد مےٚ بِزنس تِکیازِ یُس سۄ بِزنٮِس چھِ سُہ ٲسۍ نہٕ واریاہ زیادٕ سَخت کِہیٖنۍ تہِ یُِتھُے أسۍ سُہ پَران اوس سَر اوس سُہ اَسہِ تَتھ منٛز واریاہ زیادٕ اَسناوان گِنٛدناوان تہِ تَتھ منٛز بیٚیہِ سُہ اوس واریاہ زیادٕ ایٖزی یاد تہِ اوس جلدی جلدی گژھان تِکیازِ أسۍ وَنان أکس یاد گژھُن مارکس گژھن زیادٕ یِنۍ یَتھ کِتابہِ تہٕ سُہ اوس اَسہِ واریاہ زیادٕ یاد کَرنَس منٛز تہِ ٲس اَسہِ تَتھ منٛز آسٲنی گژھان دوٚیِم یہِ تَتھ منٛز اوس اَسہِ نِوان ٹیوٗرَس ٲسۍ سہِ نِوان ہَاوان ٲسۍ زِ وٕچھو یہِ دُکاندار کِتھ پٲٹھۍ چھِ بِزنٮِس کَران یا کانٛہہ کَمپٔنی چھےٚ کانٛہہ بِزنٮِس کَران سۄ کِتھ پٲٹھۍ چھےٚ بِزنٮِس کَران تَتھ وقتَس منٛز ییٚلہِ أسۍ نٮ۪بر ٲسۍ نِوان سکوٗل نٮ۪بر ٲسۍ نِوان سُہ وَقت ٲسۍ أسۍ واریاہ زیادٕ لُطُف تُلان تَتھ وقتَس منٛزَ تِکیازِ تَتھ مَنز اوس اَسہِ زیادٕ مَزٕ لگان أسۍ ٲسۍ سکوٗل نٮ۪بَر نیران أسۍ ٲسۍ دپان ییِٖتس کال نیرو سکوٗل مَنز نٮ۪بَر ٲسۍ گژھو ییٚمہِ سکوٗل منٛز نٮ۪بر نیرٕنۍ تہٕ تَتھ وقتَس ٲسۍ أسۍ واریاہ زِیادٕ اٮ۪نجاے کران